آز کَرو أسۍ کَتھ میوٗچول فنٛڈن ہِنٛز اَسہِ ہر کٲنٛسہِ چاہے سُہ لۄکُٹ بچہٕ چھِ بوٚڈ بچہٕ چھُ بُزرٕگ چھِ یا کانٛہہ تہِ چھِ ہر کٲنٛسہِ چھِ پتہ میوٗچول فنٛڈٕس کیٛاہ گٔے میوٗچوٕ اگر کٲنٛسہِ پتہ تہِ آسہِ تویتہِ آسہِ تٔمۍ زِنٛدگی منٛز اَکہِ لٹہِ ناو بوٗزمُت یہِ میوٗچول فنٛڈ کیٛاہ گوٚو میوٗچول فنٛڈ اگر أسۍ اَمیُک ناوس مطلب تھوڑا کھَنو میوٗچول مطلب گوٚو یہِ چھُ سُہ فنٛڈ یَتھ منٛز اَسہِ دۄنؤنی فٲیدٕ یِوان چھُ تِمن یِم اِنوٮ۪سٹ کَران چھِ یا تِم یِمن یِم اِنوٮ۪سٹ کَران چھِ میوٗچول فنٛڈ چھُ سُہ فنٛڈ یُس اِنسانس وارِیاہ زیادٕ فٲیدٕ دِوان چھُ مطلب میوٗچول فنٛڈ مطلب سپوز وۄںۍ اگر مےٚ دَہ لچھِ رۄپیہِ چھِ بہٕ کر سُہ اِنوٮ۪سٹ کُنہِ جایہِ منٛز مطلب مےٚ مِلہِ سُہ رِٹٲرٕن واپس یا بہٕ کَرٕ اِنشورٮ۪نٕس تتھ مِلہِ مےٚ واپس یا أسۍ کَرو کُنہِ مِلہِ اَسہِ واپس یِم میوٗچول فنٛڈ چھُ اَسہِ باسان یہِ چھُ عجیب تھوڑا لیکن ییٚلہِ أسۍ رِیلٹی منٛز وٕچھو حقیٖقتس وٕچھو یہِ چھِ مطلب اکھ وارِیاہ زیادٕ اصٕل چیٖز سانہِ خٲطرٕ تھوٚمُت گورمِنٹن ییٚمہِ سۭتۍ أسۍ وارِیاہ زیادٕ وارِیاہ وارِیاہ وارِیاہ زیادٕ مطلب فوٲیِد مِلن بہٕ دِمہٕ مِثال برٛۄنٛہہ کُن یِم میوٗچول فنٛڈٕس چھِ مطلب اَسہِ پَزِ جان کٲری مطلب ہیٚنۍ تٔمِس شخصس نِش یُس مطلب پرٛٮ۪کٹِکل آسہِ مطلب ییٚمِس پتہ آسہِ مطلب میوٗچول فنٛڈن ہُنٛد اَسہِ پَزِ پنٛنٮ۪ن احبابن مشوَرٕ ہیوٚن پنٛنٮ۪ن بٲے پنٛنٮ۪ن مشور ہیوٚن یِمو اَمہِ برۄنٛہہ میوٗچول فنٛڈس منٛز اِنوٮ۪سٹ آسہِ کوٚرمُت تِمن تہِ پَزِ اَسہِ وَنُن تہٕ مطلب اَسہِ خٲطرٕ کیٛاہ گَژھِ ٹھیٖک کیٛاہ أسۍ کَرو یِمن منٛز میوٗچول فنٛڈس منٛز اِنوٮ۪سٹ کیٛاہ یہِ چھا ٹھیٖک اَسہِ خٲطرٕ کیٛاہ اگر نہٕ چھُ ٹھیٖک اَسہِ خٲطرٕ ژٕ ون تیٚلہِ کیٛاہ کَرو أسۍ أسۍ کِتھ پٲٹّھۍ ہٮ۪کو اِنوٮ۪سٹ کٔرِتھ مگر یُتھٕے یُتھٕے أسۍ اٮ۪ڈویس أسۍ أسۍ چھِ واتان نٔتیٖجس پٮ۪ٹھ یہِ میوٗچول فنٛڈ چھِ وارِیاہ وارِیاہ وارِیاہ زیادٕ اِمبارٕن اَسہِ خٲطرٕ تِکیٛازِ یہِ چھِ اَسہِ وارِیاہ فٲیدٕ دِوان اگر أسۍ برٛونٛہہ کُن نظر تراوو بہٕ دِمہٕ مِثال تۄہہِ اگر بہٕ اِنوٮ۪سٹ کَرٕ آز کُنہِ چیٖزس پٮ۪ٹھ مطلب دَہ ؤری بعد آسہِ تَمیُک ڈبٕل گوٚمُت تاکہِ مےٚ آو فٲیدٕ بہٕ دِمہِ بیٛاکھ اٮ۪کزاپٕل اگر أسۍ کُنہِ چھِ اِنشورَنٕس سَپوز بہٕ کرٕ پنٛنہِ گاڑِ اِنشورنٕس خدانخواستہٕ پگاہ گَژھِ تتھ کیٚنٛہہ مطلب اٮ۪کسیڈنٛٹ مسلہٕ گَژھِ بٔرٕن یا سٕکرٛیچ گژھِ بہٕ ہٮ۪کہٕ کِلیم کٔرِتھ پتہٕ ہٮ۪کن مےٚ تِم پونٛسہٕ دِتھ یا تِم ہٮ۪کن مےٚ یہِ رِٹٲرٕن گٲڑۍ آرام سان رٔٹِتھ مےٚ ہٮ۪کن بدل گٲڑۍ دِتھ یِتھَے پٲٹھۍ چھِ یہِ گَژھا ن اٮ۪پلَے اٮ۪جِکیٚشنس پٮ۪ٹھ تہِ بِزنِسس پٮ۪ٹھ تہِ ہٮ۪لتھس پٮ۪ٹھ تہِ پرٛاپرٹی پٮ۪ٹھ تہِ تمام چیٖزن پٮ۪ٹھ مطلب اَسہِ پَزن یِم پنٕنۍ ینٛگ بٕلڈ چھِ پنٕنۍ ینٛگ جنریشن چھِ یِم فرش ماینٛڈٕز چھِ تِمن پَزن اَسہِ یِم اَسہِ پَزن یِم پنٛنٮ۪ن سُکوٗلن منٛز اِنگریٖن کَرٕنۍ یِم سبجکٹٕز تہٕ تِمن وَ وَنُن اَسہِ مطلب یِمن پٮ۪ٹھ کٔرِو زیادٕ فوکس رادھر دٮ۪ن اَسہِ پَزن تِمن یہِ تھیوٗرِٹِکل نالیج دِنۍ اَسہِ پَزن پرٮ۪ٹِکل نالیج دِنۍ تِکیٛازِ پرٮ۪کٹٕکل نالیج چھِ سُہ نالیج یُس تِمن زِندگی منٛز ہمی وارِیاہ زیادٕ کٲم یی یُتھٕے تِم مطلب پاس اَوُٹ گَژھن سُکوٗلو منٛز کالِجن منٛز تِم ہٮ۪کن پنُن پاٹ ٹایِم جاب کٔرِتھ تِم ہٮ۪کن کیٚنٛہہ میٖڈیٹٲرٕس بٔنِتھ بِٹویٖن ریل میوٗچولِس فنٛڈٕس بِٹویٖن ہٮ۪کن تِم میٖٹٲرٕس بٔنِتھ یا تِم ہیٚکٮ۪ن پنٕںی کمپٔنی کھوُلِتھ یا تِم ہٮ۪کن کوسِلِنٛگ کٔرِتھ یہِ چھُ تٔتی پاسِبُل ییٚلہِ أسۍ پانہٕ سِٹاٹ کَرو پنٛنٮ۪ن بچن دِمو ہٮ۪س مطلب زیادٕ تھیوری کُن زان یا گوٹہٕ کٔرِو یاد یہِ کٔرِو یاد تِمن یُس پرٮ۪ٹِکٕل نالیج بیٚیہِ کرو أسۍ کُمنٕے پٮ۪ٹھ یِم آرگنیز یِم چیٖز بچن وَنو ہیٚچھناووکھ یا وِلِنٛگ آسو یا بٮ۪نٛکن منٛز گَژھو یا وٕچھو کِتھ پٲٹھۍ یِم میوٗچول فنٛڈ گَژھان یا تِمن کمپٔنیٖزن منٛز گَژھو یِم یِم کَران چھِ